اَسَلامُ علیکُم وَرَحمَتُہ للہ ٹھیٖکھ چھو حٕظ اۭں بہٕ تہٕ حٕظ چھُس ٹھیٖکھ تُہۍ ؤنِو یہِ سٹَنڈاڈ ریٚسٹورَنٛٹ چھُ حٕظ یِہے اَہن حظ مےٚ حٕظ اوس یہِ بہٕ حٕظ اوسُس دَپان یہِ مےٚ حٕظ اوس کینٛہہ آرڈَر فَنٛگشَنَس خٲطٕر اۭں روگَن جوش ایویلیبل چھ حٕظ اَچھا مَرژٕواںٛگَن کۄرمہٕ تَبَکھ ماز اَچھا ٹھیٖک تَبَکھ ماز تھٲیِو تُہۍ پانٛژھ پیٖس روگَن جوش دہ پیٖس گوٚشتاب پانٛ ژھ پیٖس اَہن حظ

مَگَر یہِ زیادٕ تیز بَنٲۍ زیٚو نہٕ یہِ مَرژٕوانٛگَن کۄرمہٕ تہٕ روگَن جوش کِہیٖنۍ تہِ اہن حظ پوٗنٛژمے چھُ پوٗنٛژمہِ گَژھَن یِم تَیار آسٕنۍ پوٗنٛژمہِ چھِ اَسہِ فَنٛگشَن

اہن حظ تیٚلہِ آسہِ حٕظ پوٗنٛژمہِ تَیار زیادٕ تیز بَنٲوزیٚو نہٕ مَگَر کینٛہہ یِم تھوڑا یِم فَنٛگشَنَس مَنٛز چھِ واریاہ یِم اتھ تِم چھِ نہٕ ہیٚکان زیادٕ سپایسی کھیٚتھ کِہیٖنۍ اۭں ٹھیٖک چھِ حٕظ تیٚلہِ پوٗنٛژمہِ اۭں اتھ کیاہ حٕظ چھِ ریٹ کیاہ حٕظ چھِ گَژھان اتھ روگَن جوشَس اچھا اکھ ہَتھ تہٕ شیٹھ رۄپیہِ اکھ پیٖس یہِ گۄشتاب ساڈ ترٛےٚ ہَتھ اچھا تَبَکھ ماز پیٖس ژور ہَتھ رۄپیہِ تَبَکھ ماز چھُ حٕظ ژور ہَتھ رۄپیہِ ٹھیٖک حٕظ چھُ ژور ہَتھ رۄپیہِ حٕظ سُہ حٕظ گوٚو مَگَر درٛوگ تھوڑا ڈِسکاوُنٹا ؤنِو تُہۍ یارٕ

ڈِسکاوُنٹ وَن حٕظ ژٕ تھوڑا بہت اہن حظ آ اہن حظ ٹھیٖک حٕظ چھُ ٹھیٖک حٕظ چھُ ٹھیٖک حٕظ چھُ اَد حٕظ اَد حٕظ اَسَلامُ علیکُم